ہنٛدوستانَس مَنٛز چھُ واریاہ جایہِ یم وُچھِن لایق چھِ خاص کر یِم چھِ واریاہ پرٛانہِ جایہِ اگر أسۍ دِلہِ کتھ کٔرِو یُس کیپٹٕل چھِ ہِندوستانٕچ تتہِ تہِ چھُ واریاہ پرٛانہِ جایہِ یم سانہِ بادشاہَن ہٕنٛز یا کیٚنٛہہ مۅغَل گارڈنٕز چھِ یم واریاہ اہمیت چھِ تھاوَن سانہِ ہِسٹری مَنٛز اَتھ مَنٛز چھِ یِوان ساروِیو کھۄتہٕ گۄڈٕ یتھ أسۍ ونو لال قلعہٕ تور چھِ یِوان واریاہ سیاح وِزِٹ کَرنہِ تہٕ تِم چھِ سُہ وُچھان تہٕ تِم چھِ تمِچ شان وُچھان تیٚمیُک تتھ چھُ واریاہ حِصہٕ تہِ الگ الگ تہٕ واریاہَن حِصَن چھِ تِم وُچھان تہٕ اَمہِ سۭتۍ چھِ اَسہِ پتہٕ لگان سانہِ ہِسٹری کۭژاہ بٔڈ چھِ یِتھٕے کٔنۍ چھِ تَمہِ پَتہٕ کیٚنٛہہ کلو میٖٹر کیٚنٛہہ میٖٹر دوٗر یتھ أسۍ ونان چھِ جامعہ مسجد پرٛٲنۍ جامعہ مسجد دِلہٕ مَنٛز یُس وُچھِن لایق چھےٚ یِتھٕے کٔنۍ اگر أسۍ تھوڑا برٛونٛہہ گَژھو یوٗ پی کُن تتہِ چھِ تاج محل یُس شاہ جہانن بنٮ۪وو پَنٕنہِ زنانہِ ممتاز محلَس خٲطرٕ تہٕ سُہ چھُ واریاہ اَکھ خوبصوٗرت عمارت سفید سنگیٖن مرمر چھُ تتھ لَگٲوِتھ ماربَلٕکۍ تہٕ واریاہ زیادٕ خوبصوٗرت چھِ یور لوٗکھ چھِ گَژھان ہِندوستانَس مَنٛز تہٕ وچھان اَمہِ پَتہٕ اگَرَے سانہِ کٔشیٖر ہٕنٛز کتھ کَرو ییٚتہِ چھِ واریاہ مۅغل گارڈنٕز سریٖنَگرٕ اگر أسۍ وُچھو شہرٕ تتہ چھِ ڈلگیٹ مۅغل گارڈن نِشاط شالیمٲرۍ چشمہٕ شاہی یم واریاہ خوبصوٗرت چھِ تہٕ بیٚیہِ چھِ یِم بیسٕڈ آن تھیٖم یِمن چھُ لایک یِمن چھُ فاونٹین مَنٛز تہٕ یِمن چھِ چنار باغ مَنٛز تہٕ تَمہِ حِساب چھِ یِم واریاہ زیادٕ خوبصوٗرت یِتھٕے کٔنٮ۪تھ اگر أسۍ باقٕے وُچھو جایہِ اگر أسۍ ساودٲرٕن سایڈٕ گَژھو تتہِ چھِ واریاہ ٹیٚمپُلٕز چھِ آسان منٛدر چھُ آسان یا پھر راجستھانَس کُن گَژھو تتہِ چھِ جیپوٗر سِٹی اکھ یتھ أسۍ گُلاب سِٹی چھِ ونان گُلٲبۍ کَلَر چھُ پِنٛک سِٹی چھُ تتھ ناو ونان تہٕ ہِندوستان چھُ پوٗرٕ بھر پوٗر ییٚتہِ واریاہ اینشَنٹ چیٖز چھُ پٲ پرٛانہِ زمانٕکۍ چیٖز چھِ نیٚبرِ پٮ۪ٹھٕ چھِ سیاح یِوان یور وُچھنہٕ خٲطرٕ تہٕ لُطُف تُلان تہٕ بیٚیہِ مَزٕ تہِ تُلان